سٲنِس ایرِیاہس منٛز چھِ واریاہ نیچرل رِسورسِز فار ایٚکزامپُل چھِ فٔرنیٖچر سٲنِس ایریاہس منٛز چھِ زٕ ژور فٔرنیٖچر مِشیٖن مےٚ تہِ چھُ اِراد کہِ بہٕ تہِ ترٛاوٕ فٔرنیٖچر بِزنِس تَمہِ سۭتۍ چھُ اَسہِ واریاہ فٲیدٕ میلان بےٚ روزگارن تہِ چھِ تَمہِ سۭتۍ روزگار میلان تہٕ مےٚ تہِ چھِ مےٚ تہِ میلہِ تَمہِ سۭتۍ فٲیدٕ یہِ فٔرنیٖچر اَتھ چھِ أسۍ بناوان دارِ درواز ڈِزینس منٛز یِم دارِ درواز چھِ أسۍ استعمال کَران بڈٮ۪ن بڈٮ۪ن بُلڈِنٛگن منٛز ییٚمہِ سۭتۍ مکانس واریاہ زیادٕ سجاوٹھ چھِ گژھان اِنشااللہ مےٚ تہِ چھِ اُمید کہِ بہٕ کرٕ یہِ بِزنِس یہِ سِٹارٹ